سٲنِس گامَس منٛز ہٮ۪کن واریاہ زیادٕ نیچرَل رِسورسِز ٲسِتھ یِم زَن اکھ أکِس بِزنٮ۪س ایٚکٹِیوٹِیَس خٲطرٕ چھِ یوٗز گژھان مگر بدقسمتی سان چھَس چھَنہٕ مےٚ پاے کیٚنٛہہ تِم کٕم چھِ تِکیٛازِ مےٚ چھَنہٕ تِیٖژہ تہِ وٲنس کیٚنٛہہ کہ مےٚ آسہِ تیٖژہ پاے سُہ ہٮ۪کہِ ٲسِتھ بَڈٮ۪ن ہٮ۪کہِ ٲسِتھ پتا کیٛاہ چھُ کیٛاہ نہٕ چھُ مےٚ چھَنہٕ أمِچ پتا تہِ کٕہٕنۍ مگر ہۄپٲر چھِ تہِ نیچرَل رِسورسِز چھِ واریاہ زیادٕ یِم زَن بزنٮ۪س ایٚکٹِیوٹیٖزَن مدد چھِ کران